بِلکُل وُمینز یِم زَنہِ چھےٚ یِمن پَزِ سپوٹسس منٛز اِنوالو گژھُن یہِ چھُ واریاہ اکھ بوٚڑ چیٖز اَمہِ سۭتۍ چھ باقین تہِ یِم اَسہِ پَنٕنہِ کورِ چھِ گرین منٛز یِمو یِم نہٕ گرِ چھِ ہٮ۪کان نیٖرِتھ کِہینۍ تہِ خاص کر ونہٕ بہٕ اوس یہِ مُسلمانن منٛز تِم ٲسۍ نہٕ پَنٕنین کورین تراوان کِہیںی تہِ تہٕ مَگر آز چھُ سُہ زَمانہٕ آز پَزِ یِمن کورین سپوٹسس منٛز اِنوالو گژھُن بہٕ زانَکھ واریاہ مطلب ہِندُستانَس منٛزن ہِندُستانَس منٛز زانَکھ بہٕ واریاہ مطلب سانیا مِرزا چھےٚ یا واریاہ کورِ چھےٚ یِمو اِنوالمینٹ کٔر سُپوٹسس منٛز تہٕ کوٚرُکھ مُلکُک ناو روشن اَمہِ سۭتۍ گے باقی کورِ تہِ اینکَریج ؤنۍ کیس اَگر بہٕ پَنٕنہِ کٔشیٖر ہنز کَتھ کرٕ تجمل اسلام چھےٚ کوٗر اکھ سۄ چھےٚ کِک بوکسِنگ گِندان تٔمۍ ووٚن تَتھ منٛز گولڈ میڈل کوٚر تٔمۍ حٲصِل تَتھ منٛز گے واریاہ اَسہِ پَنٕنہِ کٔشیٖر ہِنزِ کورِ یوٗتاہ مطلب اینکَریج تٔمۍ سٔندۍ سۭتۍ میلے تِمن یِژھ ہیمَتھ کہِ تِمو تہِ ییٚتہِ آیہِ اکھ باضٲبطہٕ اکھ ایکاڈیمی مٔژراونہٕ یَتھ منٛز یِم کِک بوکسِنگ ہٮ۪چھناوان چھِ تہٕ باقی باقی کورِ چھےٚ بیڈمِنٹن تہِ چھِ گِندان ییٚتہِ کِرکَٹ چھِ گِندان جسِیا اَختر چھےٚ اَسہِ ییٚتہِ کوٗر اکھ شُپیانٕچ تٔمۍ کٔر ییٖژاہ محنت سۄ گے ؤنکینَس سۄ چھےٚ گِندان اِنٹرنیشنل کورِ کِرکٹ یُس چھُ تٔمۍ کٔر اِنٹرنیشنل لیؤلہِ پٮ۪ٹھ گٔے سۄ مطلب تہٕ تَمہِ سۭتۍ گے واریاہ ییٚتہِ چھِ کورِ اِنکریج مُتٲثر تہٕ تِم تہِ چھِ سپوٹسن منٛز حِصہٕ نِوان تہٕ بحرحال یہِ چھِ واریاہ اکھ مطلب میٲنۍ راے چھےٚ کہِ یِم تہِ زَنہِ چھےٚ تِمن پَزِ اِنوالو گژھُن سپوٹسس منٛز اَتھ ہسا چھُ فیوٗچر تہِ تہٕ یہِ چھُ واریاہ اَصٕل چیٖز تہِ